میٲنۍ پروڈیسٹ ایٚچیومینٹ چھِ یہِ کہِ پانٛژھ ؤری برۄنٹھ اوسُس بہٕ وُچھان بہٕ گژھ ہا آسُن کُنہِ جان اِدارَس منٛز کٲم کران یُس بہٕ وُنکینس أکِس جان اِدارس منٛز چھُس کران کٲم تہٕ چھُس واریاہ خۄش